اَسلام علیکُم جِناب تُہۍ چھِِو حظ ہوٹل زبروَن پیٚٹھ اَصلی اوس مےٚ زانُن کہِ مےٚ ٲسۍ ٹوٗرِسٹ ہُتہِ حظ بہٕ چھُس لوکل گائیڈ ییٚتی پہلگام حظ مےٚ چھُِ ٹوٗرِسٹ پانٛژھ شیٚے آمٕتۍ حظ یِم چھِ یاتری یِم چھِنہٕ ٹوٗرسِٹ کیٚنٛہہ بٔلکہِ چھِ یِم یاتری تہٕ یِمن چھُ کَمرٕ ضروٗرت نا کَمرٕ زٕ ژورِ فیملی یِمن چھَ اِکہِ ہفتہٕ خٲطرٕ ضروٗرت کَمرٕ اکھ ہفتہٕ اکھ ہفتہٕ بِلکُل یِمن چھِ کَمرٕ ترٛے ضروٗرت بِلکُل یَتھ منٛز زٕ گژھن آسٕنۍ شِیٚرِنٛگ اکھ گژھِ آسُن سنٛگٕل تِکیٛازِ یِمن چھِ بَچہٕ وغیٚرہ تہِ اَمہِ موٗجوٗب گژھِ آسُن شیٚرِنٛگ بیٚیہِ گژھِ باتھ روٗم وغیٚرہ آسُن فٔسٹ کَلاس کھیٚن چیٚن گژھِ یِمن آسُن تہٕ بِلکُل کھیٚن چیٚن گژھِ یِمن آسُن ہَفتس برابر اَتھ دوران ما آسن یِم دۄہس کُنہِ ساتہٕ نیٚبر وَبر گژھُن تِکیٚازِ یِمن چھُ چنٛدن واری کھَسُن بالٹل کھَسُن اوٗر لگہِ یِمن ٹایِم بِلکُل برٛیک فاسٹ کیٛاہ لنچ آسن یِم نیٚبرٕے آسٮٮ۪ن ڈِنر تہٕ برٛیک فاسٹ یہِ چھُ خاص یُس زَن یِمن اَتہِ کَران آسن تہٕ یمن چھِ خٲطرٕ کَمرٕ ضروٗرت تہٕ تُہۍ ؤنۍتَو کیٚاہ ریٚٹاہ ویٚٹاہ چھِو تُہۍ ہیٚوان کَمرٕ حِساب کیٚاہ ہیٚیو تُہۍ یا سیٚٹ چھُ ییٚتیٚن کٍتیٚن کمرن ہُنٛد کُنہِ جایہِ اگر یہِ آسہِ تتھ کیٛاہ ہیٚیِو تُہۍ سُہ چھُ نہٕ کانٛہہ مسلہٕ بۅنہٕ آسہِ سُہ ٹھیٖک یا ہیٚرٕ آسہِ سُہ ٹھیٖک مَگر اکھ چیٖز چھُ زیادٕ گژھِ نہٕ تتہِ بیٖڈ آسٕنۍ کیٚنٛہہ یِمے گژھن تَتہِ آسٕنۍ اگر تۅہہِ

ٹھیٖک

اچھا اچھا ٹھیٖک اچھا ٹھیٖک اَدٕ کیٛاہ آ بِلکُل از چھُ یہِ یَزتھٕے آسان

بِلکُل اَہَن سا میٛون کمیشن گوٚو ضروٗری کمیشن ہے گوٚو ضروٗری میٛون تیٚلے آوسُس بہٕ تۄہہِ نِش بہٕ چھُسا یِوان اکژ تۄہہِ نِش یہِ چھُ لٲگتھٕے گاٮیٚڈس چھِ ییٚتہِ آسان پرٛتھ کُنہِ جایہِ وُہ پٔرٛسنٛٹ پٍنٛژٕہ پٔرٛسنٛٹ کِہیٖنٛۍ چھُنہٕ پرواے تُہۍ دِیو تِمٕے وُہ پٔرٛسنٛٹ کانٛہہ فِکِر چھےٚ نہٕ تۅہہِ کیٚنٛہہ بِلکُل وُہ پٔرٛسنٛٹ چھُس بہٕ رَٹان وُہ پٔرٛسنٛٹ رَٹہو تۅہہِ بہٕ بہٕ سوزہو تۄہہِ یہِ مَگر یِمن گژھِ سورُے آسُن فٔسٹ کٕلاس بِلکُل بِلکُل نطر دِمہٕ بہٕ پانے کیٚنٛہہ چھُنہٕ سُہ چھُ مےٚ پانَس تام سُہ چھُنہٕ یِہُنٛد ٹیٚنٛشن وَن چھُنہٕ کیٚنٛہہ سُہ چھُ پانہٕ نظر منوج سَر بِلکُل سَتھ ٹھیٖک حظ چھُ بہٕ تہِ کیٛاہ چھُس وَنُن یہِ تیٚلہِ یِنۍ یِم

اچھا کیٚنٛہہ چھُنہٕ ٹھیٖک حظ چھُ ٹھیٖک چھُ کانٛہہ چھُنہٕ مسلہٕ تیٚلہِ یِمو بہٕ دِمہٕ نظر ٹھیٖک چھا حظ اَدٕ حظ چلو چلو شُکرِیا